بہٕ چھُس روزاں ڈِسٹرک کپواراہَس منٛز یہ کپوارا ہَسا أسۍ اسہِ یِوان باڈَر عَلاقہٕ ییٚتہِ ہَسا چھِ وارِیَاہ دِگان کَم بہٕ یتھ ایریا ہَس منٛز روزان چھُس ییٚتہِ چھِ زٕ ترٛےٚ شاپ کیپَر یِمَن منٛز وارِاہ سامان چھِ ییٚتہِ ہَسا چھِ واریاہ مطلب یِم تہِ رِٹیلرز چھِ تمَن ہَسا چھِ تَمام پروڈَکٹ نیران تِمَن منٛز ہَسا چھِ وارِیَاہ چیز نیران بِسکِٹ چھِ نیران دال چھِ نیران جوس چھِ نیران دۄد چھِ نیران واریَاہ کیٚنٛہہ اَیٹَمٕز چھِ تِم ہَسا چھِ نیران تِمَن سۭتۍ نہ سا چِھنہٕ ہیٚکان کانٛہہ تہِ بارگینِگ کٔرِتھ کیٚنٛہہ کمہِ لہاظ تہٕ تِمَن ہَسا چھِ یِم تہِ چیز چھِ تِمَن ہَسا چھِ آسان فِکسٕڈ ریٹ یتھ پٲٹھۍ بِسکِٹٕس چھِ لیز چھِ کُرکُرے چھِ ٹیڈا میڈا چھِ کانٛہہ تہِ چیز یُس ہَسا چھِ تِمَن ہَسا چھِ پٔرفیٚکٹ ریٹ نَسا چھِ آسان فِکٕسڈ ریٹ یِتھ منٛز نہٕ کانٛہہ تِم بارگینِگ ہیٚکن تِمَن ہَسا چھِ ہیٚکان أسۍ لیٹ پے کُنہِ ساتہ کٔرِتھ مَطلَب ییٚمہِ ساتہ نہٕ اَسہِ نیٚٹؤرٕک چھُنہٕ آسان ییٚتہِ کیٚنٛہہ بہٕ ہسا چھُس چَلاوان زیادٕ طور ایٚم پے گُوٚگَل پے فون پے تمہِ سۭتۍ ہَسا چھِ وارِیاہ پرابلِم گَژھان نیٚٹؤرکہِ نیٚٹؤرک تہِ چھُنہٕ آسان کہیٖنۍ ییٚمہِ کِنۍ اَسہِ پَتہ یِمن چھُ پیٚوان لیٹ پے کَرُن بارگینِگ تہِ ہَسا چھِ کیٚنٛہہ چیزَن منٛز گَژھان یتھ پٲٹھۍ دال چھِ مَطلَب چھِ توٚمُل چھِ کھَنٛڈ تِمَن منٛز ہَسا ہیٚکہِ کیٚنٛہہ بارگینِگ کیٚنٛہہ آیٹَمٕز ہَسا چھِ تِم یِمَن منٛز بارگینِگ ہیٚکَان چھِ أسۍ کٔرِتھ کیٚنٛہہ آیٹَم چھِ تِم یم ہَسا فِکٕسڈ ریٹ ہَسا چھِ بیٚیہ ہَسا چھِ باڈَر عَلاقہٕ یتھ ہَسا چھِ ریٹ وارِیاہ درٛوج واتان کہِ تَتھ ہَسا چھِ ٹَریفِک خَرچہِ تہِ لَگان تہٕ ییٚمہِ کِنۍ اَسہِ سُہ کانٛہہ پرٮ۪تھ کانٛہہ چیز وارِیاہ درٛوگ پیٚوان اَسہِ ہَسا چھنہٕ فیسَلٹیز تِم کیٚنٛہہ یتھ پٲٹھۍ اَسہِ باقٮ۪ن سِٹیٹَن منٛز آسان چھِ اَسہِ چھِ مَگَر وارِیاہ درٛوگ چیز ییٚتہِ پیٚوان بارگینگ خٲطرٕ ہَسا چھِ اَسہِ پیٚوان مطلب کیٚنٛہہ مطلب کیٚنٛہہ پٔرسَنٹ یُس ہَسا چھِ تِم کَم کَران پَتہ ییٚمہِ کِنۍ أسۍ پَتہٕ سُہ تِم چیز چھ أسۍ نِوان بیٚیہِ ہَسا مطلب یُس سٲنِس وِلیجَس منٛز وارِیاہ غریبی ییٚمہِ کِنۍ مَطلَب درٛوگ اَکھ چیز چھِنہٕ ہیٚکان أسۍ تِیوت أنِتھ کیٚنٛہہ تہٕ ییٚمہِ کِنۍ اَسہِ پیٚوان چھِ سَستہٕ چیزٕے پیٚوان چھِ ژھانٛڈٕنۍ بیٚیہِ ہَسا چھِ یتھ کٲٹھۍ دُکاندارَن مَطلَب لیٹ پے کَران کیازِ پۄنٛسہ چھِنہٕ سیلری چھنہٕ تَران پَتہٕ پَننِس ٹایمَس پٮ۪ٹھ کیٚنٛہہ ییٚمہ کِنۍ لیٹ چھِ گَژھان تمہِ کِنۍ ہَسا چھِ تمَن دُکاندارَن تہِ لیٹ گَژھان تہٕ تمہِ کِنۍ ہسا چھِ أسۍ تِمَن دِوان وارِیاہ لیٹ پۄنٛسہ تہٕ تِمَن ہا تِمَن تہِ ہَسا چھِ واریاہ خۄش کہ تِمَن تہِ چھِ چَلان سانے سۭتۍ تہٕ ییٚمہِ کِنۍ تِم تہِ چھِ خۄش تہٕ أسۍ تہِ چھِ خۄش